اَسلامُ علَیکُم تُہۍ چھُو حظ بانٛڈِی پوٗرٕ کیب ایجَنسِی پؠٹھ کَتھ حظ کران اَہَن حَظ سَر مےٚ ٲسۍ تۅہہِ نِش حظ اَکھ کیب بُک کَرنٲومٕژ مےٚ اوس أرجَنٛٹ کٲم حظ تہٕ تُہُنٛد ڈریوَر حظ گوٚو واریاہ زیادٕ لیٹ لیکِن مےٚ چھِ واریاہ زیادٕ أرجَںٛٹ مےٚ چھِ مجبوٗرِی حظ مےٚ چھُ أکِس جایہِ حظ جَلدٕے واتُن مےٚ چھِ واریاہ زیادٕ مَجبوٗرِی تہٕ تِہُنٛد تُہُنٛد یُس یہِ ڈریوَر چھُنہٕ حظ یہِ گوٚو واریاہ زِیادٕ لیٹ وۅنۍ چھُ مےٚ کینسٕل حظ یہِ کیب کَرناوٕنۍ مہَربٲنی کٔرِتھ تُہۍ کٔرِو میٛون یہِ یُس مےٚ یہِ کیب ٲس بُک کرنٲوۍمٕژ مہربٲنی کٔرِتھ تُہۍ کٔرِو کینسٕل حظ یہِ اَہَن حظ اَہَن حظ تھوڑا بہت مےٚ چھِ مَجبورِی حظ مےٚ چھُ جَلدٕے واتُن أکِس جایہِ حظ تہٕ تَمہِ کِنۍ ٲس مےٚ یہِ کیب حظ بُک لیکِن تُہُنٛد ڈریوَر گوٚو واریاہ زِیادٕ لیٹ حظ تہٕ اِسلیے چھُس بہٕ تۅہہِ گُزٲرِش حظ کران یُس مےٚ یہِ کیب ٲس بُک کَرنٲوۍمٕژ یہِ کٔرِو تُہۍ وۅنۍ کینسٕلٕے یہِ کیب وۅنۍ چھَنہٕ مےٚ ضروٗرت حظ کِہیٖنٛۍ تہِ نہٕ چلو ٹھیٖک حَظ چھُ اَسَلامُ علَیکُم